ہیٚلو اَسلام علیکُم ٹھیٖک چھُو حظ کیٛاہ کٲم حظ چھُو کَران تُہۍ چھُو تُہۍ چھُو ہایِو تہِ کٕنان کِنہٕ ہَنی یوٚت چھِو کٕنان گوٚو ہاے واجنہِ چھُنہٕ تُہۍ کٕنان ہَنی یوٚت ٹھیٖک جنٛگلی چھِ آسان

یہِ کیٛاہ ہ یہِ کۭتِس گژھان بٲتَل اَکھ کۭتِس گژھان یہِ چھا پٲرِم گژھان پانٛژھ ہَتھ کِنہٕ ہُہ ٹھیٖک اَتھ کیٛاہ فرقا چھِ ییٖژاہ فرق کیٛاہ چھِ اَتھ کِلوٗ وٲے بیٚیہِ کیٛاہ فرقاہ چھِ اتھ ییٖژاہ مطلب پرٛایزس چھِ ییٖژاہ فرق اَتھ گژھِ نا کالٹی تہِ آسٕنۍ فرق ٹھیٖک اَتھ منٛز ما کیٚنٛہہ مِلاوَٹھ وِلاوَٹ دَپان ہَے چھِ مِلک أسۍ ہٮ۪کو تتھ تیٖژ بٔڈ ٹٮ۪سٹ ہٮ۪کو أسۍ کٔرِتھ گۄڈنتھ ٹھیٖک اَگر تُہۍ سیٮمپُل أسۍ ہٮ۪کو ہیٚلو سیمٮ۪پُل ہٮ۪کو أسۍ وُچھِتھ تۄہہِ کیٛاہ قۭمَتھ چھُ اَتھ گژھان یہِ گوٚو تیٚلہِ چھُ کٲشرُے تیٚلہِ چھا کٲشرُے اَتھ ہُہ کَم گژھِ کَم گژھٮ۪س نا کیٚنٛہہ وۅنۍ اَتھ سُہ تھاوٕ بہٕ پانہٕ یِنہٕ وٲلۍ اَسہِ ما چھِ پتہٕ اَسہِ گژھ تھوڑا آسُن وۅنۍ نَرمٕے سُہ ووٚتھ نا توٗرۍ تۅہہِ ہَے دوٚپوٕ بوتل چھِ ساسَس رۄپیَس وۅنۍ ؤنِو تُہۍ مۅخصرے اَسہِ چھِ واریاہ ایٹم نِنۍ أسۍ نِمو پی پیٖس کیٛاہ ہَتھ کھنٛڈ ٹھٲوِو تُہۍ ہوم ڈِلؤری ہوم ڈِلؤری کٔرِو تہٕ گۄڈٕ وُچھو سیمپُل أسۍ تہٕ پَتہٕ نِمو تیٚلہِ وۅنۍ کٔرِو مۄخصرٕے بٲتلہِ وۅنۍ کٔرِو مۅخصرٕے بوتلہِ کیٛاہ چھُ مۅخصر ٹھیٖک چھُ ٹھیٖک حظ چھُ تیٚلہِ کٔرِو تیٚلہِ ٹھیٖک چھُ آ لیٖکھِو ایٚڈرس دوبی پوٗراہ گانٛدَربَل چھُ گانٛدَربَل چھُ اَنُن لیٖکھِو حظ تُہۍ اتھ منٛز سیب تھٲوِو تُہۍ ہَتھ پیٖس

یور ٲسِو پَتہٕ اَسہِ یوٗتاہ واتہِ تَتھ اَہَن حظ آ ٹھیٖک حظ چھُ تیٚلہِ نہَ نہَ بَس بس یِتُے گۄڈٕ وُچھو یوٗتاہ پَتہٕ کَرو تیٚلہِ برٛۅنٛہہ ایکسپٮ۪کٹ تہِ